ہیٚلو وعلیکُم سلام آ ٹھیٖک کیٛاہ یہِ تُہۍ اَسہِ ؤنِو کیٛاہ چھِ تۅہہِ کیٛاہ کَرُن چھُ

بِلکُل آتھوارِ دۄہ چھِ گرٛاوُنٛڈ یَلہٕ نَو بَجے پٮ۪ٹھ أکِس بَجہِ تانۍ اَتھ چھِ ریٹ ساس رۄپیہِ پٔر میچ اَگر تۄہہِ میٹ آسہِ ضروٗرت بال تہِ آسہِ یورٕچی ضروٗرت تیٚلہِ چھِ ڈِفرَنٛٹ ریٹ گژھان اگر میٹ آسہِ ضروٗرت تَتھ چھِ پانژھ ہَتھ رۄپیہِ کِرایہِ اگر بال تہِ آسہِ ضروٗرت تَتھ گٔے ترٛےٚ ہَتھ رۄپیہِ وایٹ بال گٔے زٕ ہَتھ رۄپیہِ اگر ہُہ آسہِ ضروٗرت تیٚلہِ گٔے ترٛےٚ ہَتھ رۄپیہِ گٔے اَرداہ شیٚتھ رۄپیہِ گژھنو تۄہہِ أکِس پٔر میچ بِلکُل بیٚیہِ اگر اَمپیر تہِ آسہِ یورٕے ضروٗرت بِلکُل اگر اَمپیر تہِ آسہِ یورٕے ضروٗرت تَتھ چھُ اَلگ کاسٹ ساس رۄپیہِ پانٛژھ ہَتھ رۄپیہِ اَمپیر أکِس میچَس بِلکُل بِلکُل ییٚتٮ۪تھ چھِ میٹ اِستعمال یِوان کَرنہٕ اگر نہٕ تہٕ ٹرٕپ آسہِ ٹھیٖکِ کِہیٖنٛۍ تُہۍِ ہٮ۪کو پیڈَو روٚستُے تہِ گِنٛدِتھ زَنٛگ پھُٹن تہٕ پانَس تَتھ چھِ نہٕ ہٮ۪کان کِہیٖنۍ کٔرِتھ گانٛدَربَل آ بِلکُل تیٚلہِ گژھِ کَم پَہم ریٹ باقٕیَن دۄہَن گژھِ کَم ریٹ اگر تۄہہِ بٹہٕ وار آسہِ گِنٛدُن آتھوار ورٲے تہٕ تِمَن دۄہَن گژھِ کیٚنٛہہ کَم ریٹ آتھوارِ دۄہ گژھِ ساس رۄپیہِ بِلکُل اگر واٹر تہِ آسہِ ضروٗرت سورُے کیٚنٛہہ ہٮ۪کِو أسۍ دِتھ تَتھ خٲطرٕ گژھان ایٚکٕسٹرا چارج زیادٕ زیادٕ بِلکُل آ اگر تیٚلہِ ہیٚکو ایمبولینس دِتھ اگر زیادٕ زیادٕ تیز بارِش کَران تیٚلہِ ہیٚکو تیٚلہِ چھِ پَیی تیٚلہِ ہٮ۪کو ایمبولینٕس نِتھ ڈاکٹَرَس تَتھ تہِ گٔے ایکٕسٹرا چارجٕز پَتہٕ اگر مَرِ تہٕ تَتھ گے الگ چارٕج بِلکُل آ رۄپیو سۭتۍ چھِ کیٚنٛہہ تہِ ہٮ۪کان گژھِتھ بِلکُل صحیح بِلکُل تی بہٕ دِمہو تۄہہِ ایکاوُنٛٹ نمبر تُہۍ کٔرِو رۄپیہِ اَتھ ٹرانَسفر اَمہِ پتہٕ ہٮ۪کِو تُہۍ آرام سان گِنٛدِتھ بیٛاکھ میچ ایڈوانس پیمٮ۪نٛٹ ہیٚکِو تُہۍ کٔرِتھ پانٛژھ رۄپیہِ چریٹی